آ یِم یِم نٔیہِ یِم حظ حالٕے حال یِم بَچہِ چھِ آسان اَسہِ زٮ۪وان یِم چھِ آسان بلکل واریاہ زیادٕ مانہ عٲیِل یِمَن چھُ وارِ جلدی جلدی بٮ۪مارِ لاحق گژھان بٮ۪مارِ پوران اور ییٚمہِ سۭتۍ بِچارَن یِمَن پَتہٕ واریاہ مُشکلات چھِ گژھان اور پَتہٕ چھِ اِہِنٛدٮ۪ن گَرِکٮ۪ن تہِ پَتہٕ واریاہ خطرات لاحق گژھان اور پریشٲنی چھِ گژھان اَسہِ پَزِ کَرٕنۍ کٲم یِم یِم لۄکٕٹۍ چھِ یِم پَزَن نہٕ زیادٕ نٮ۪بَر کَڑٕنۍ اور یِم یِم اِہِنٛدۍ پَلَو یِم یِم گَنٛدٕ چھِ کَران پَلو تِم پَزَن اَسہِ جل جل کَرٕنۍ الگ الگ استعمال نٔے نٔے تاکہِ ییٚمہِ چیٖزٕ سۭتۍ چھِ مٔکریٛار روزِ یہِ روزِ نہٕ کینٛہہ بیٚیہِ پَزَن یِم اَصٕل پٲٹھۍ چھَلٕنۍ صابَن وابَن اَصٕل پٲٹھۍ استعمال کَرٕنۍ اور پاوڈَر وغیرہ استعمال تہِ کَرٕنۍ تاکہِ یہِ جراسیٖم چھِ آسان یِم مَرَن اَصٕل پٲٹھۍ اور بیٚیہِ تہِ بیٛاکھ چیٖز اَسہِ پَزَن یِہِنٛدٮ۪ن ماجَن یا مالٮ۪ن یا رِشتہٕ دارَن چھُ آسان یِمَن یُتھُے یِم رَٹَن یِمَن لۄکٹٮ۪ن بَچَن یِمَن پَزَن سیٚودُے گۄڈنٮ۪تھ پَنٕںۍ اَتھٕ چھَلٕنۍ تمہِ پَتہٕ یِم رَٹٕنۍ نَتہٕ نہٕ یِتھٔے کٔنۍ کینٛہہ نٮ۪برٕ ٲے تہٕ پنٛنہِ رَبہِ ہیٚتھ رَٹہوکھ نہ نہ نہ بلکہِ یِم ہٮ۪کَن پَتہٕ تیٚلہِ بٮ۪مار اَمہِ سۭتۍ گٔژھِتھ اور یِمَن مۄنہِ وغیرہ چھِ کَران أسۍ تہٕ یِم پَزٮ۪ن اٮ۪وایڈَے کَرٕنۍ تاکہِ کیٛازِکہِ واریاہ اِنفٮ۪کشَن چھُ آسان واریاہ جَراسیٖم چھُ آسان ماحولَس منٛز یِمو سۭتۍ یِم بٮ۪مار ہٮ۪کَن گٔژھِتھ یِم چیٖز پَزَن اَسہِ کَرٕنۍ تاکہِ یِم بَچاووکھ أسۍ بٮ۪مار پٮ۪نہٕ نِش